اَگر بہٕ کَتھ کرٕ مےٚ کۄس چھِ روٗزمٕژ فیورِٹ ٹرٛیکِنٛگ آز تام بہٕ وَنہٕ سۄ روٗز مےٚ گَنٛگبَل بڈگام ٹُو گَنٛگبَل اَتھ منٛز ٲسۍ مےٚ پَنٕنۍ فرٛیٚنڈٕس تہِ تُلمٕتۍ فرٛیٚنٛڈ زٕ بیٚیہِ ٲسۍ مےٚ مامتٕر بیٚنہِ اَکھ اسہِ لوٚگ واریاہ مَزٕ أسۍ گٔے ٹرٛیکِنٛگ کران کران اسہِ اوس تُلمُت ٹیٚنٛٹ سۭتۍ پَنُن پَنُن تھوڑا کیٚنٛہہ تَمہِ دۄہ خٲطرٕ ڈرٛاے لَنچ پَتہٕ رُکیٚے أسۍ جایہِ جایہِ ٲسۍ کران لَنچ ڈِنَر برٛیکفاسٹہٕ وٲتۍ أسۍ گَنٛگبَل سۄ چھِ واریاہ اَکھ خوٗبصوٗرت جاے یہِ چھِ مےٚ واریاہ پَسندیٖدا ٹرٛیکِنٛگ روٗزمٕژ مےٚ چھَنہٕ اَکٲے ٹرٛیکِنٛگ کٔرمٕژ کیٚنٛہہ مےٚ چھِ آز تام بہٕ چھَس گٔمٕژ واریاہن بہٕ چھَس گھرِکیٚن سۭتۍ تہِ گٔمٕژ بہٕ چھَس بھٲیِس سۭتۍ تہِ گٔمٕژ مٲلِس سۭتۍ تہِ گٔمٕژ مےٚ چھِ گھرِ سٲری اَمِکۍ واریاہ واریاہ شوقیٖن مےٚ روٗز یہِ واریاہ فرٛیٚنٛڈَن سۭتۍ ٲسۍ مےٚ مَگر یہِ واریاہ اصٕل یہِ فیورِٹ ٹرٛیکِنٛگ روٗز مےٚ یہِ آز تام گَنٛگبَل یِتھُے أسۍ وٲتۍ تَتہِ ٲسۍ أسۍ مگر تَمہِ دۄہ گَنٛگبَل گۄڈٕنِچ لَٹہِ گٔمٕتۍ گَنٛگبَل یِتھُے أسۍ وٲتۍ تَتہِ وُچھ اسہِ تَتہِ اوس اسہِ اوس اوٚنمُت تھوڑا ٹیٚنٛٹ ویٚنٛٹ موسمٕکۍ حِسابہٕ مَگر تَتہِ اوس واریاہ روٗد پیٚوان یِتھُے أسۍ وٲتۍ تَتہِ لوگُن روٗد ٹیٚنٛٹ اوس اسہِ اوٚنمُت تھوڑا ڈرٛاے موسمہٕ خٲطرٕ مَگر تَتہِ لوگُن روٗد تَتِکۍ لوٗکھ یِم تَتہِ آس پاس تھوڑا کیٚنٛہہ لوٗکھ ٲسۍ زیادٕ چھِنہٕ تَپٲرۍ کیٚنٛہہ تھوڑا کیٚنٛہہ لوٗکھ تِم ٲسۍ واریاہ واریاہ فرٛیٚنٛڈلی گٔے تِم اسہِ سۭتۍ واریاہ اصٕل برتاو کوٚر تِمو اسہِ سۭتۍ أسۍ چھِ شکر گُزار تِہنٛدۍ تِمو دیٛوت اسہِ شَلٹر مطلب روزنٕچۍ جاے دِژ تِمو اسہِ تِمو دیٛوت پَتہٕ اسہِ کھیٚنہٕ خٲطرٕ تہِ واریاہ کیٚنٛہہ أسۍ ٲسۍ پَتہٕ تِہنٛدیٚے أسۍ ٲسۍ ژۄن پانٛژَن دۄہَن تَتہِ پَتہٕ کوٚر اسہِ تَتہِ چھُنہٕ نیٚٹؤرٕک تہِ زیادٕ یِوان کِہیٖنۍ تَتہِ چھُ سُہ چھُ تھوڑا ہایٹہِ پٮ۪ٹھ تَتہِ گوٚو نیٚٹؤرٕک تہِ اسہِ مَگر شکر چھُ خداے سُنٛد دوٚیمہِ دۄہ کوٚرُن تاپھ دوٚیمہِ دۄہ لَنچ ٹایمَس کورُن تَتہِ تاپھ اسہِ کٔرۍ سۄ ٹرٛیکِنٛگ واریاہ واریاہ ایٚنجواے واریاہ ایٚنجواے کٔر اسہِ سۄ ٹرٛیکِنٛگ بیٚیہِ کیٛاہ ہیٚکہٕ بہٕ ؤنِتھ